گۄڈٕنٮ۪تھٕے اَگر أسۍ وٕچھو سرینَگر ڈِسٹِرٛک بہٕ چھُس وَنان کہِ سرینگر ڈِسٹِرٛک چھِ وٕنۍکٮ۪نَس حَب یہِ کِتھ پٲٹھۍ چھِ حَب کہِ اَتہِ چھِ سٲلِم کانٛہہ تۄہہِ ووٚنمو مےٚ کہِ سُہ کانٛہہ تہِ سُہ چھُنہٕ کانٛہہ چیٖزٕے یُس نہٕ اَتہِ اٮ۪وٮ۪لیبٕل چھُ کِہیٖنۍ تُہۍ ؤنِو وۄنۍ کِتھ پٲٹھۍ چھِنہٕ اٮ۪وٮ۪لیبٕل کِہیٖنۍ أسۍ وَنو یِتھ پٲٹھۍ کہِ ٹوٹلی مےٚ چھِ باسان سُہ چھِنہٕ کانٛہہ چیٖزٕے اٮ۪وٮ۪لیبٕل یُس نہٕ سُہ چھِنہٕ کانٛہہ چیٖزٕے یُس نہٕ اٮ۪وٮ۪لیبٕل سریٖنَگر ڈِسٹِرٛک تُہۍ ؤنِو وۄنۍ کِتھ پٲٹھۍ گۄڈٕنٮ۪تھٕے أسۍ کَرو ٹرٛانَسپوٹیشنٕچ کَتھ مےٚ باسان مین چھِ وٕنۍکٮ۪س رِکشا اولا اُبَر یا باقٕے یِم ٹٮ۪کسی چھِ سریٖنگرسٕے منٛز چھِ گۄڈٕ گۄڈٕ گَژھان لاگوٗ پَتہٕ یِتھ پٲٹھی اگر وٕچھو وٕنۍکٮ۪س ہوٲیی اَڈٕ تہِ چھِ وٕنۍکٮ۪نَس سرینگرَسٕے منٛز یَتھ أسۍ وَنان چھِ اِنٛدرا گاندھی اِنٹرنیشنَل اِیَرپوٹ أسۍ اگر وٕچھو کہِ اِندرا گاندھی اِیَر اِنٹَرنیشنَل اِیَرپوٹ فی کُنہِ مےٚ باسان لگ بگ چھِ اٮ۪راوُنٛڈ ٲٹھ ٹُہ دَہ یِم اِیَرپوٹ یِم ہسا سٔرٕو چھِ کَران پَتہٕ چھِ کنٮ۪کٹِنٛگ فٕلایٹہٕ تہِ چھِ آسان مگر بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ واریاہ چیٖز چھِ سرینگرَس منٛز یِم نہٕ باقیَن گامَن منٛز چھِنہٕ کِہیٖنۍ ٹرٛانَسپوٹ یا ڈیلی لایِف ڈیلی لایِف کیٛاہ چھِ نٮ۪بَر گژھو کانٛہہ تہِ چیٖز بَنہِ ییٚتہِ چھِ گۄڈٕ گامَن منٛز پٮ۪وان ایریا ژھانٛڈُن یہِ کَتہِ چھِ یہِ کَتہِ چھِ

سرینگرٕ چھِ فُٹ سِٹپَن پٮ۪ٹھ یُس تہِ چیٖز أسۍ ژھانٛڈو سُہ بَنہِ یا اگر أسۍ وٕچھو موٚبِلِٹی کٕہۭنۍ تہِ پَرواے چھِنہٕ سریٖنگَرس منٛز کانٛہہ تہِ چیٖز یُس ژھانٛڈِ اِنسان سُہ چھُ بَنان ریلوے سِٹیشَن چھِ وٕنۍکٮ۪نَس اگر کٲنٛسہِ نٮ۪بر آسہِ گَژھُن مِثال ڈِفرَنٛٹ ٹرٛانسپوٹیشَن چھُ مِثال ییٚمِس طاقت چھِ سُہ ہیٚکہِ جہازَس کھٔسِتھ ہیٚکہِ نٮ۪بر گٔژھِتھ ییٚمِس تَمہِ کھۄتہٕ تھوڑا کَمٕے طاقت چھِ سُہ ہیٚکہِ گٲڑۍ کٔرِتھ سُہ ہیٚکہِ تَتھ منٛز گٔژِھِتھ یا ییٚمِس تَمہِ کھۄتہٕ کَم طاقت چھِ سُہ ہیٚکہِ ریلوے کہٕ ریلوے تھرٛوٗ گٔژھِتھ وٕنۍکٮ۪نَس چھِ اُدھمپوٗر تام چھِ ہٮ۪کان أسۍ بانِہال تام تہِ چھِ ریلویز ہٮ۪کان گٔژھِتھ تہٕ یِنہٕ وٲلِس بیٚیہِ ؤریَس اَنٛدَر آسہِ ییٚتہِ ڈٮ۪رٮ۪کٹ گژھِ کنیا کُماری ٹرٛین وَنٛدے بھارت چَلہِ ییٚتہِ سُہ ہیٚکہِ ییٚتہِ پٮ۪ٹھ یوٚت اِنسانَس آسہِ گژھُن سُہ ہیٚکہِ ٹرٛینہِ منٛزٕے گٔژھِتھ گوٚو رِکشا چھِ ییٚتہِ اَگر کٲنٛسہِ چھِ ییٚتہِ پٮ۪ٹھ زٕ اَکھ زٕ کِلوٗ میٖٹَر گژھُن أمِس چھُ سامان واریاہ یہِ ہیٚکہِ نہٕ تُلِتھ کِہیٖنۍ گوٚو یہِ ہیٚکہِ رِکشا کٔرِتھ یہِ ہیٚکہِ تَتھ منٛز آرام سان گٔژھِتھ رِکشاہَس منٛز چھِنہٕ أمِس کٕہۭنۍ پَرواے یہِ ہیٚکہِ آرام سان رِکشا کٔرِتھ تہٕ تِم چھِ اٮ۪فٲڈیبٕل پرٛایسَس پٮ۪ٹھ یا ییٚتہِ چھِ آز آمٕتۍ نٔو وٕچھُن پٮ۪ٹرول رِکشا یٲتۍ کیٚنٛہہ ییٚتہِ چھِ آز بیٹری رِکشا یِم بیٹری رِکشا چھِ تِم چھِ چَلان بیٹری تِم گَژھان تِمَن چارٕج تہٕ تِم چھِ پَکان ییٚلہِ تِم پٔکۍ

تِمَن چھُنہٕ تیٖلٕچ ضوٚرَتھ تہِ کِہیٖنۍ اگر اوٚتام تیٖلہٕ وول یُس آٹوٗ اوس اگر سُہ ہَتھ رۄپیہِ اوس ہٮ۪وان یہِ ہیٚیہِ پنٛژاہَے گوٚو واریاہ گٔے ریٹ ڈِفرَنٕس ییٚلہِ ریٹ ڈِفرَنٕس گٔے گوٚو انسانَس آو آرمار آرامٕے یا اگر أسۍ وٕچھو ٹٮ۪کسی کُنہِ جایہِ اگر کانٛہہ نَفر گَرِ چھِ بِہِتھ أمِس کَتہِ چھِ وۄنۍ ٹایِم یہِ گَژھِ گۄڈٕ بَس سِٹینٛڈ یا یہِ گَژھِ باقیَن جایَن یہِ یہِ کَرِ گۄڈٕ تَتہِ بَحس کَتھَن یِمَن سۭتۍ ڈرٛیورَن سۭتۍ ژٕ چھُکھ زیادٕ ہٮ۪وان یا یہِ چھُ ہُہ چھِ ہٮ۪وان یُتُے یا یِتھ پٲٹھۍ یِتھ پٲٹھۍ گوٚو أمِس یہِ کَرِ کٲم یہِ گژھِ یہِ کَرِ آن لاینٕے رٮ۪جِسٹَر أمِس چھِنہٕ پرٛابلِمٕے کانٛہہ یہِ کَرِ آن لاین رِکشا رٮ۪جِسٹَر تہٕ سُہ واتہِ یہِ دی اٮ۪ڈرٮ۪س سُہ چھِ اٮ۪ڈرَ اٮ۪ڈرَ اٮ۪ڈرَسَس پٮ۪ٹھ واتان ییٚلہِ سُہ اٮ۪ڈرَسَس پٮ۪ٹھ ووت تہٕ ہُہ چھِ کَران ہُہ چھَکان وۄٹھ پیمٮ۪نٛٹ کَران بیٚیہِ چھِ گۄڈٕنٮ۪تھٕے آسان ٹرٛانَسپیرٮ۪نٛٹ کار سٲلِم گۄڈٕنٮ۪تھٕے چھِ پَے کوٗتاہ پونٛسہٕ چھِ کوٗتاہ دِی تہٕ بَس مَکلیو کارٕے گوٚو یہِ چھِ دِوان برابد أمِس کوٗتاہ پونٛسہٕ چھی ژےٚ کیٛاہ چھی ژےٚ تہٕ سُہ چھِ سٲلِم گژھان أتی ڈَن کھیل ختم گوٚو اَتہِ چھِنہٕ کانٛہہ گَڈبَڈ گَژھنُک کانٛہہ چانسٕے گوٚو واریاہ حِساب چھُ اَصٕل ییٚتہِ سرینگرَس منٛز واریاہ واریاہ بہتریٖن اِنتظامات چھِ ییٚتہِ سرینگرَس منٛز یُس مےٚ وٕنیُک تام وٕچھ